یُس ہسا اَکھ زمیٖندار آسہِ آسہِ تٔمِس ہسا پَزِ سُہ اگر تٔمِس مطلب کہِ جنم پَنٕنۍ یِم جانوَر آسَن اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ نِنۍ گۄڈٕنٮ۪تھ ہَسا پَزِ تٔمِس تِہنٛدِ خٲطرٕ اَکھ مُنٲسِب مطلب کہِ ٹرٛانَسپوٹ مطلب کہِ مُنٲسِب پٲٹھۍ پٲٹھۍ تِم جانوَر بیٚیہِ ہسا بَڑٕ آسٲنی سان جانوَر اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ نِنۍ تَتھ ہسا چھِ وَنان مطلب کہِ اگر ہسا وٕچھِ پنٛنِس سُہ ہسا چھِ اَکھ اِنسان أکِس اِنسانَس منٛز ہسا گژھِ اَکھ اِنسٲنِیت آسٕنۍ مطلب کہِ پرٛٮ۪تھ کٲنٛسہِ پرٛٮ۪تھ کانٛسہِ سۭتۍ ہسا گژھِ سُہ یُن واریاہ اصٕل پٲٹھۍ پے تِتھَے پٲٹھۍ اگر ہسا سُہ تِمَن جانورَن سۭتۍ تہِ اصٕل پٲٹھۍ پیش یی تٔمِس ہسا پَزِ اگر سُہ تِم جانوَر رچھان آسہِ تٔمِس ہسا پَزِ تِمَن جانوَرَن خٲطرٕ واریاہ مطلب کہِ سُہ زَنہٕ آسہِ گاو رَچھان أکِس گاوِ ہِنٛد خٲطرٕ أمۍ أمِس ہسا گژھن آسٕنۍ واریاہ فیسلٹیٖز گۄڈٕنٮ۪تھ اگر أسۍ وٕچھو یہِ گاو چھِ عموٗماً گرُمِتھ کران سُہ گرُمِتھ نہ سا گژھِ نہٕ اَتھ گانسٕے منٛز روزُن کیٚنہہ سُہ ہسا گژھِ تَتھ ہسا گژھِ أمِس تیُتھ حساب آسُن سُہ ہسا گژھِ نٮ۪بَر کُن یُن کڑ تَتھ ہسا گژھِ سُہ ڈرٛینیج سِسٹَم آسُن ڈرٛینیج سِسٹَم حظ گژھِ تِمو ناریو کٕنۍ نٮ۪بَر نیرُن دۄیِم ہسا یۄس ہسا وٮ۪نٹِلیشَن مطلب کہ یہِ اَتھ نہ سا گژھِ نہٕ اَتھ گانَس وانَس نہ سا گژھِ نہٕ دَم وَم آسُن کیٚنہہ تِکیٛازِ اگر ہسا اَتھ گانَس دَم آسہِ تَمہِ سۭتۍ تہِ ہسا چھِ ہٮ۪کان جانوَر بٮ۪مار گٔژھِتھ بیٚیہِ ہسا گژھِ أمِس اگر ہسا أسۍ وٕچھو یِتھ پٲٹھۍ ہسا اگر اِنسان اَکھ اِنسان چھِ تٔمِس اِنسانَس خٲطرٕ چھِ واریاہ بوٚڈ مطلب کہِ مکان آسان سُہ اِنسان روزنہٕ خٲطرٕ تِتھَے پٲٹھۍ ہگر أسۍ وٕچھو یُس ہسا یہِ زمیٖندار آسہِ یُس ہسا یہِ زمیٖنددار آسہِ أمِس تہِ ہسا پَزِ مطلب کہِ أمِس پنٛنِس اگر ہسا یہِ جانوَر آسہِ کیٚنہہ رچھان گاوٕ آسہِ رچھان کیٚنہہ ژھاوٕج آسہِ رچھان أمِس سۭتۍ أمِس خٲطرٕ تہِ ہسا پَزِ أمِس تھاوُن واریاہ تِم فیسلٹی مطلب کہِ گان گژھِ آسُن بوٚڈ کھُلہٕ ڈُلہٕ یَتھ منٛز یہِ گاو بِہِتھ ہٮ۪کہِ مطلب کہِ تیُتھ بیٚیہِ ہسا گژھِ أمِس آسُن ہوا یِنَس گژھنَس ہسا گژھِ أمِس آسٕنۍ اَتھ مطلب کہِ گانَس ہسا گژھن آسٕنۍ تِتھ پٲٹھۍ ہوا دارِ یُتھ سُہ یِتھ یِتھ پٲٹھۍ یہِ زمیٖندار پنٛنِس مکانَس چھِ تھاوان ہوا دارِ سُہ گَنٛدٕ ہوا نیرِ یورٕ صاف ہوا یی اورٕ تِتھَے پٲٹھۍ ہسا گژھِ یہِ زمیٖندار تہِ سونچُن اگر بہٕ یہِ جانور رَچھان چھُکھ أمِس جانوَرَس خٲطرٕ تہِ گژھِ واریاہ اصٕل یہِ آسُن یہِ اگر یہِ جانَوَر أمِس أنٛدرٕ کَنۍ آسٮ۪س تٔمِس جانَوَرَس خٲطرٕ تہِ ہسا گژھِ أمِس واریاہ اصٕل فیسلٹی آسٕنۍ مطلب کہِ یہِ نی یِتھ پٲٹھۍ یہِ پانہٕ اگر أکِس کَمرَس منٛز بِہِتھ آسہِ اَتھ کَمرَس تہِ ہسا چھِ آسان ہوا دارِ تِکیٛازِ یُس یہِ مۄکُر ہوا چھِ سُہ چھِ گژھان نٮ۪بَر اورٕ چھِ یِوان اصٕل ہَو اَکھ ہوا تِتھَے پٲٹھۍ ہسا گژھِ أمِس جانَورَس تہِ واتُن بیٚیہِ ہسا اگر أمِس یہِ جانَور أکِس جایہِ پٮ۪ٹھ آسہِ بیٚکِس جایہِ نیُن یہِ ہسا گژھِ أمِس واریاہ آسان طریٖقَس منٛز أمِس مطلب کہ تِم فیسلٹی گژھن أمِس آسٕنۍ اگر ہسا یہِ مِثال کے طور پر أمِس جانَورَس گاڑِ منٛز نی کُنہِ جایہِ أمِس ہسا گژھِ تَتھ یہِ ہسا گژھِ باضٲطہٕ تَتھ گاڑِ تَل گاسہٕ ترٛاوُن پَتہٕ گژھِ تٔمِس جانَوارَس کھالُن بیٚیہِ نہ سا گژھٮ۪س نہٕ یِتھ پٲٹھۍ کھالُن کیٚنہہ یہِ ہسا گژھِ تٔمِس تِتھ پٲٹھۍ کھالُن تِکیٛازِ تٔمِس جانَورَس تہِ گژھِ نہٕ لَگُن وَگُن کیٚنہہ تیٚمۍ مطلب کہِ أکِس اِنسانَس منٛز چھِ تَوَے وَنان أمِس منٛز ہسا چھِ آسان اِنسٲنِیت یہِ گژھِ رحم دِلّی سۭتۍ پرٛٮ۪تھ کانٛہہ پیش یُن تِتھَے پٲٹھۍ اگر وۄنۍ یہِ گاو رچھان چھِ یا سُہ أمِسَے چھِ یِمَن خٲطرٕ تِم فیسلٹی تھاونہِ مطلب کہِ أمِس گژھِ آسٕنۍ ہوا گژھٮ۪س اوٚنٛد پوٚک آسُن صاف یِمَن خٲطرٕ بیٚیہِ ہسا یۄس یہِ جاے آسہِ أمِس جانوَر سٕنٛدۍ خٲطرٕ سۄ تہِ گَژھٮ۪س اصٕل آس